نَو لَچھ نمنَمَتھ ساس نو شیٚتھ نَمنَمتھ پانٛژھ لَچھ شےٚ شُہٲٹھ ساس سَتھ ہَتھ پَنژاہ کُنوُہ لَچھ کُنوَنزاہ ساس کُنوُہ لَچھ کُنوَنزاہ ساس ٲٹھ شیٚتھ پانٛژھ وَنزاہ شُراہ لَچھ شُوَنزاہ ساس سَتھ ہَتھ سَتَتھ اکھ لَچھ وُہ ساس سَتھ ہَتھ پٔنژاہ